بانہٕ چھَلُن چھُ اَکھ اَہم کٲم یس زِنٛدگی منٛز روز مَراہ کٲم چھِ اسہِ چھِ پٮ۪وان دۄہے دوہے بانہٕ چَھلٕنۍ امہِ غرضہٕ تاکہِ اسہِ روزِ صِحت صاف یِمن بانَن منٛز أسۍ کھٮ۪وان تہِ چٮ۪وان چھِ بانہٕ چَھلٕنۍ چھِ امہِ خٲطرٕ چھِ أسۍ صابن اِستِمال کَران یا کُنہِ کُن جاے چھُ میٚژِ گٔکھٕڑ تہِ پٮ۪وان اَتھ دِنۍ اگر خانٛدرَن منٛز وٕچھو ییٚتہِ چَرٕب آسہِ بانن لٲرِتھ آسان تَتہِ چھِ أسۍ بینٛڈسازٕو پٮ۪ٹھ کوٚش اَنان تہٕ تَمہِ سۭتۍ تہِ چھِ أسۍ تِمن گٔکھٕڑ دِوان یِمو سۭتۍ یِم بانہٕ بَڑٕ چَمکان چھِ بیٚیہِ یِمن یہِ تیٖل وَغیٛرہ یہِ چَرٕب وَرٕب یہِ چھُ بَڈٕ صاف گژھان بانہٕ چَھلٕنۍ

چھنہٕ خٲلی زَنان موہِنی یَن ہِنٛزٕے یوت ذِمہٕ دٲری اسہِ مَردَن تہِ پَزِ یِمن ہَر ہمیٛش اَتھ سات دِیُن اگر وٕچھو وٕنۍکٮ۪س چھِ بازرَن منٛز صابنہِ سِٹیٖل ووٗل چھِ یِمن خٲطرٕ یِوان باقٕے یہِ سامان چھِ یِوان یِمو سۭتۍ أسۍ بانہٕ چھِ چَھلان بانہٕ چَھلُن گَژھِ اِنسان کھٮ۪نہٕ بانہٕ گَژھِ صاف آسُن یہِ گَژھِ ہٲل تھاوٕنۍ ہَر ہمیٛش گَژھِ بانہٕ چَھلُن صاف تہِ شَفاف